بہٕ حظ چھُس تُہٕنٛدِ ٹرٛانسپوٹ ایجَنسی سۭتۍ واریاہ مویوٗس کیٛازِکہِ مےٚ نِیے پٔتۍ مہِ لَٹہِ کار کِراے پٮ۪ٹھ اَمِچ سیٖٹ کَوَر ٲسۍ نہٕ ٹھیٖک کِہیٖنۍ اَمِچ اَتھ نہٕ حظ أسۍ سۄ برٛیک سیوٚد کِہیٖنۍ بیٚیہِ حظ اوس اَتھ گوٚو اَتھ دۄیہِ دۄیہِ کِلوٗمیٖٹَر پٮ۪ٹھ چھِ اَتھ گژھان روڈ یہِ پنٛکچَر بہٕ چھُس نہٕ اَتھ سۭتۍ مُتفق کینٛہہ